ہیلو وعلیکُم السَلام ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ یہِ تۄہہِ چھُو حظ چھاتہٕ اَتہِ ایولیبٕل اَتہِ مےٚ حظ ٲس چھاتہٕ اَکھ ضوٚرَتھ بہٕ کَر حظ یِمہٕ کُلمرگ حظ چھُ واتناوُن تُہۍ چھُو حظ أتی بیٚہوَن بٕرٕکَنۍ اَڑسٕے منٛز اَدٕ کیٛاہ ٹھیٖک حظ چھُ اَدٕ حظ السلامُ علیکُم